ہیلو اَلسلامُ علیکُم وَعلیکُم السلام اَلحمدُلِلّہ تُہۍ چھُو ٹھیٖک صحت چھُو حظ ٹھیٖک شُکُر شُکُر خۄدایَس حُکُم اچھا اچھا یُس حظ سُہ زٔمیٖن پٕلاٹ وَنیو سُہ اَکھ کَنال تۄہہِ دِژوا زٔمیٖنَس نَظر اچھا اچھا اچھا چلو ٹھیٖک نہ نہ دۄہَس چھِ نا آسان بِذٲتی ساس نفر فون کَتہِ چھِ یاد روزان کِہیٖنۍ تِنہٕ چلو آ آ آ مےٚ آو حضرت پرزٕناونہٕ تُہۍ ؤۍنتو مےٚ جناب تۄہہِ لوٚگوا زٔمیٖن پٕلاٹ اچھا ٹھیٖک وَتھ پَتھ وٕچھو تۄہہِ تَتھ بَرابَر نہ نہ نہ نہ نہ نہ نہ نہ تِژھ چھَنہٕ کَتھٕے تَتھ چھِ وَتھ چھِ تَتھ حضرت داہ فٕٹہٕ آ آ یوٗتاہ تۄہہِ آ سُہ وٕچھوا تۄہہِ پٕلاٹَس سۄ وَتھ پَتھ آ آ ٹھیٖک کاکَد واکد چھِ تَتھ بَرابَر کَنالَس کٔرِتھ ترٛےٚ مَلرِ چھِ تَتھ ہُم ٲبی ٹھیٖک چھا آ تۄہہِ گَژھوُ سُہ کَنال تَتیٚتھ اکھ کَرور تہٕ وُہ لَچھ رۄپیہِ تَتیٚتھ جِناب اکھ کَرور تہٕ وُہ لَچھ رۄپیہِ تُہۍ وٕچھِو مارکٹَس چھِ ریٹ یِہٕے تُہۍ وٕچھِو پٕلاٹ چھُ نہ حظ سایٹ پٮ۪ٹھ چھِ نہ حظ اکھ کَرور وُہ لَچھ رۄپیہِ گَژھِ سُہ سُہ چھُ نہٕ پَتہٕ مَسلہٕ چھُ نہٕ اگر تۄہہِ پٕلاٹ لَگیو سُہ چھُنہٕ کٕہٕنۍ تہِ مَسلہٕ اگر تۄہہِ پٕلاٹ لَگیو پَتہٕ چھُ رۄپیہِ لَچھ اور یا رۄپیہِ لَچھ یور سُہ چھُنہٕ مَسلہٕ کٕہٕنۍ تہِ نہٕ ہے سۄ نہٕ حظ چھَنہٕ زِکری شیٖتھ لَچھ رۄپیہِ سُہ نہٕ حظ چھَنہٕ زِکرے شیٖتھ لَچھ کَتہِ گَژھِ سُہ تٔمِس آسہِ نہٕ یا تہِ آسَن نہِ تٔمِس کاکدٕے نہ نہ نہ نہ تِژھ نہٕ حظ چھَنہٕ کَتھٕے مےٚ ووٚن گۄڈنٮ۪تھٕے ژےٚ دِمہوے کَنالَس بَرابَر کاکَد مِلیَت ٹھیٖک تیٚلہِ کٔرِو تُہۍ بیٛاکھ کٲم تۄہہِ تہٕ اچھا تۄہہِ چھُ آسے شیٖتَن لَچھَن بَنیو بہٕ دیٛاناوَو تۄہہِ تٔتھی پٕلاٹ بیٛاکھ سُہ آسہِ یِہُے نَمَتھ لَچھ رۄپیہِ تام سُہ لَگِوا تَتھ چھو مگر کٔژ تامَے فٕٹہٕ وَتھ تَتھ آسہِ نہٕ وَتھٕے یِم چھِ وَنان یہِ نہ نہ نہ نہ تَتھ منٛز گَژھِ نہٕ سُہ چھِ یِم وَنان پَنٛنٕے ریٹ شیٖتھ لَچھ نَمَتھ لَچھ مےٚ ووٚنمو تۄہہِ اگر نہٕ تۄہہِ بہٕ چھُس وَنان اگر تۄہہِ بَدلہِ جایہِ لَگِوُ نہ پٕلاٹ بہٕ دِمہٕ شیٖتنٕے لَچھَن کَنال پَتہٕ گوٚژھ نہ زٔمیٖن آسُن تہِ کِنہٕ نہ کاکَد گٔژھۍ آسٕنۍ وَتھ تہِ گٔژھ آسٕنۍ مِلکِیَت گوٚژھ آسُن یہِ ما چھِ نہ نہ نہ ژَتجی لَچھ چھِ مےٚ نہٕ کیٛاہ پَنُن تھوٚوَا ژَتجی لچھ اَتھ منٛز بہٕ چھُس وَنان اَکھ کرور تہٕ وُہ لَچھ رۄپیہِ گَژھِ سُہ نٮ۪ٹ نہ نہ تٔمۍ نہَ شیٖتھ لَچھ گَژھِ نہٕ کینٛہہ بہٕ دِمو تۄہہِ بَدلہِ جایہِ پٕلاٹ اگر تۄہہِ تَتھ منٛز لَگہِ بہٕ دِمو تۄہہِ ییٚکیٛاہ ییٚتیٚتھ تۄہہِ وٕچھمُت چھو نہ یہِ پٕلاٹ اکھ کَنالہٕ تٔتی بۄنہٕ کَنہ دِمو بہٕ تۄہہِ بیٛاکھ آ یُس مےٚ سُہ بیٛاکھ ہایومو سُہ کھوورِ سایڈ تَتھ دِمو بہٕ نَمتھٕے لَچھ رۄپیہِ ہے گۄڈٕ بوز حظ تَتھ ما چھِ وَتھ تیٖژاہ کِہِنۍ ہُتھ چھِ دَہ بَہہ فٕٹہٕ وَتھ گٲڑۍ اَژیو تۄہہِ اَنٛدَر بہٕ چھُس نہ سوے ہُتھ چھِ بَہہ فٕٹہٕ وَتھ یَتھ مہ چھِ بَہہ فٕٹہٕ وَتھ یَتھ اَژی نہٕ ژےٚ لۄکٕٹ گٲڑۍ اَتھ منٛز مہ اَژی ژےٚ لۄکٕٹ گٲڑۍ تہِ اَندَر کِہِیٖنۍ بہٕ دِمے ژےٚ نَتہٕ کٔرِو تُہۍ بیٛاکھ اکھ حَضرت کٲم أسۍ سَمکھو تۄہہِ اگر تِتھکَنۍ لَگوُ زٔمیٖن أسۍ کَرو برونٛٹھ کَنۍ فونَس پٮ۪ٹھ چھَنہٕ یِم کَتھٕ گَژھان اگر تُہۍ نہ نہ نہ بہٕ ہے تُلہٕ فون کیٛاز تُلنہٕ بہٕ اگر تۄہہِ لَگوُ زٔمیٖن أسۍ کَرو شامنَس برونٛٹھ کَنۍ کَتھ أسۍ سَمکھو پَتہٕ وٕچھو تٔتی برونٛٹھ کَنۍ کۭتِس کیٛاہ گَژھِ زٔمیٖن تہٕ أسۍ سَمکھو اِنشاء اللہ اگر فونَس پٮ۪ٹھ چھَنہٕ یِم کَتھ گَژھان أسۍ سَمکھو شامنَس أسۍ وٕچھو کیٛاہ ریٹ لَگوُ تۄہہِ کیٛاہ آسہِ جٮ۪نوَن تیٚلہِ ترٛاوَو تٔتھۍ منٛز چلو ٹھیٖک چھُ نا تُہۍ سَمکھِو شامنَس یِیِو گَرَے نَتہٕ یِمو بٕے اَپٲری بہٕ کَرو فون تَمہِ وِز تٔتی کَرو کَتھ بیٚیہِ اَنَن بہٕ پاٹی تہِ برونٛٹھ کُن چھُ نہ حظ ٹھیٖک آد السلام علیکُم